آب چھِ اَسہِ ڈیلی لایفہِ منٛز وارِیاہَن زِیادٕ ایٚکٹِوٹیزن منٛز اَسہِ ضروٗرَت لَگان سانہِ کھۄتہٕ زیادٕ چھِ گَرَس منٛز أکِس ہاوُس وایَفہِ خٲطرٕ آب وارِیاہ زیادٕ ضروری تِکیازِ تِہنٛزٕ ڈیلی کٲمہِ منٛز چھ آسان بانہٕ چھلٕنۍ پَلَو چھلٕنۍ صفٲیی کَرٕنۍ بیٚیہ یہِ چیز تہِ کہِ اِنسان ہیٚکہِ نہٕ تریشہِ وَراے زِندٕ روزِتھ تہٕ اَسہِ چھ ڈیلی أکِس اِنسانَس پیٚوان تریش چیٚنۍ سُہ چھُ وارِیاہ زیادٕ اَسہِ خٲطرٕ ضروری زِنٛدٕ روزنہٕ خٲطرٕ تہٕ بیٚیہِ تہِ چھ وارِیاہ زیادٕ چیز اِنسان چھِ میجارٹی ٹایم یہِ آب صفٲیی خٲطرٕ یوز کَران سُہ پَتہِ کانٛہہ چیز چھَلُن آسہِ ہا صاف آسہِ کَرُن یا پَنٕنۍ باڈی آسہِ صاف کَرٕنۍ اِنسان سٕنٛز لایفہِ منٛز چھ آب اَگَر نہٕ آسہِ وارِیاہ زیادٕ مُشکِل چھ زِندگی گۄڈٕنیٚتھٕے ہیٚکہِ نہٕ اِنسان زِندٕ روزِتھ کیٚنٛہہ تہٕ مَگَر ڈیلی ایٚکٹیوٹیزَن منٛز چھ آب وارِیاہَن جایَن یوز گَژھان وارِیاہَن جایَن آلموسٹ ہَر کُنہِ جایہِ تم فیٚکٹریزَن منٛز آسنا یا کھیٚنُک کاروبار ییٚتٮ۪ن آسہِ گَژھان ییٚتٮ۪ن کھٮ۪ن آسَن بَناوان تَتِٮ۪ن تہِ چھُ آب آسان ضروٗرت یا أسۍ پَنُن پَنُن کھٮ۪ن چھ گَرِ بَناوان تَتِٮ۪ن تہِ چھِ أسۍ آبٕے استعمال کَران سارنی کھۄتہٕ گۄڈٕنیٚتھ چھِ آسان اَسہِ آب سُہ سیُن ٲسۍ تَن یا بَتہِ ٲسِن یا کانٛہہ تہِ چیز ٲسۍ اَسہِ چھُ آب ضروری آسان تَتھ منٛز شٲمِل کَرُن آب چھ اِنسان سٕنٛز بیسِک نیڈ یۄس آلموسٹ ہَر کُنہِ ایٚکٹِوٹی منٛز اَسہِ اِستعمال چھُ پیٚوان کَرُن میجارٹی چھ یِہے اِنسان چھ پَنُن پان صاف تھاوان سران چھ کَران یا گَرِ منٛز یِم چیز چھ تِمَن چھ صاف تھاوان زیادے اَکھ ہاوُس وایَفہِ یۄس بانہٕ چھِ چھلان تہٕ بہٕ یِژھ پَلَو چھ صاف تھاوان امے آبہٕ کہِ ذٔریعہٕ چھِ سۄ کَران یہِ سورٕے صاف تہٕ اَگَر نہٕ یہٕ آب آسہِ اِنسان آسہِ مٔکُر اِنسان سنٛد جاے ییٚتٮ۪ن روزان آسہِ سُہ سورٕے آسہِ مٔکُر تِکیازِ یہِ آبٕے چھُ ییٚمہِ سۭتۍ أسۍ آلموسٹ ہَر کَانٛہہ چیز صاف چھ تھاوان